اَسلام علیکُم وعلیکُم سلام ہاں اَسہِ اوس تھوٚمُت آٹو پے اوپشَن حظ چھِ اَسہِ تھوٚمُت تُہٕنٛزِ وٮ۪بسایٹہِ پٮ۪ٹھ حظ سٮ۪ٹ کٔرِتھ تہٕ اَسہِ اوس اٮ۪کاوُنٛٹ منٛز پانَے ژھٮ۪نان اَسہِ اٮ۪ماوُنٛٹ تُہٕنٛزِ وٮ۪بسایٹُکَن کیٛازِکہِ أسۍ أسۍ اَمہِ پٮ۪ٹھ فُڈ آیٹَمٕز آرڈَر کَران اہن حظ آ أسۍ ٲسۍ اَتہِ پٮ۪ٹھ پیٖزا چِکَن کۄرما کُفتہٕ ٲسۍ أسۍ اَتہِ پٮ۪ٹھ آرڈَر کَران نہ اَسہِ چھَنہٕ فٔردَر ضوٚرَتھ کیٚنٛہہ تُہۍ کٔرِو حظ یہِ مےٚ وٕنۍکٮ۪س یہِ یہِ کٮ۪نسَل یہِ آٹو پے اوپشَن آ آٹو پے اوپشَن کٔرِو تُہۍ کٮ۪نسل آ اَسہِ کیٛاہ چھُ کَرُن اچھا ٹھیٖک تو کٮ۪نسَل کَرنہٕ خٲطرٕ چھُو تۄہہِ کَرُن اَمہِ کٲم آ یہِ چھُ کٮ۪نسل کَرُن مےٚ ضٔروٗری یہِ آٹو پے اوپشَن تُہۍ گٔژھِو وٮ۪بسایٹہِ پٮ۪ٹھ پَتہٕ گٔژھِو تُہۍ ایپ سٮ۪ٹِنٛگ منٛز گٔژھِو پَتہٕ ژھٲنٛڈِو پیمٮ۪نٛٹ اوپشَن کَتٮ۪تھ چھِ تہٕ یہِ آٹو پے فیٖچَر کٔرِو تُہۍ حظ بَنٛد حظ اَسہِ آ اَسہِ چھُنہٕ یہِ ضوٚرَتھ حظ کیٚنٛہہ